میٛٲنِس نظرِ انٛدازس منٛز چھُ مےٚ باسان زِ أزیُک دُنیاہس چھُ واریاہ تبدیٖل گوٚمُت اَز برٛونٛٹھ وُہ یا پنٛداہ ؤریِچ کتھ کرو تہٕ موبایل فون نہَ حظ ٲسۍ کُنے تہٕ أکِس بیٚیِس خبر واتناونہٕ خٲطرٕ حظ اوس پٮ۪وان أکِس نَفرَس بیٚیِس نَفرَس تانۍ پانے گژھُن تہٕ تٔمِس ٲسۍ پٮ۪وان شیٚش وَنٕنۍ أزکِس وقتَس منٛز حظ چھُ لَگن مِنٹ اکھ یا اَمہِ کھۄتہٕ تہِ کم وقت موبایلَس فونَس پٮ۪ٹھ میٚسیج یا فون کال کٔرِتھ چھِ حظ أسۍ واریاہ اَصٕل پٲٹھۍ یا واریاہ جلدی پٲٹھۍ کانٛہہ تہِ اِنفارمیشَن پرٛووایِڈ کران امہِ علاوٕ اگر أسۍ وُچھو حظ اَز برٛونٛٹھ دَہ پنٛداہ ؤری نہَ حظ اوس یوٗت ٹرٛانسپوٹ سِسٹم یہِ نہَ حظ اوس یوٗت ترقی کران کیٚنٛہہ یہِ اوس نہٕ یوٗت ڈیولَپ کِہیٖنٛۍ مگر اَز کَل حظ چھِ أسۍ واریاہ جلدی کُنہِ جایہِ تہِ واتان اَز حظ چھُ بیسٹہٕ میٖنٕز آف ٹرٛانسپوٹ یعنی میٹرو سِٹیشن چھُ آسان زبردست فنٛگشنَل امہِ علاوٕ چھِ آسان ایرپورٹن پٮ۪ٹھ واریاہ زیادٕ فیسلٹیٖز پرٛووایڈ آمژٕ کرنہٕ